ہیٚلو اَسَلامُ عَلیکُم تُہۍ چھِو حظ عامِر صٲب ہَے بہٕ مےٚ حظ اوس اَتہِ اِیویٚنٛٹ بہٕ اوسُس اِیویٚنٛٹ آمُت وُچھنہِ تُہۍ چھِو حظ اِیویٚنٛٹ منیجَر اَتِہ کِژھ حظ سیفٹی چھِ سیفٹی کِژھ چھِ اَتہِ آ اَچھا

آ اَتہِ آ اَتِہ کمہِ قٕسمُک اِیویٚنٛٹ حظ چھِ گژھان اَدٕ سا ٹھیٖک حظ شُکرِیہ شُکریہ اِنفارم کَرنہٕ خٲطرٕ ٹھیٖک